یِم ہسا سٲنِس ایریاہَس منٛز خاندر چھِ یِوان کرنہٕ تِم ہسا چھِ واریاہ دوُم سان یِوان کرنہٕ تِکیازِ گۄڈٕنیتھ اَگر أسۍ وٕچھو یُس ہسا کٲشُر خاندر چھُ آسان تَتھ منٛز ہسا چھِ آسان کٲشرِس خاندانَس کٲشِر خاندرس منٛز چھِ آسان گیوُن چھُ آسان ڈیکوریشَن چھُ آسان وازوان چھُ آسان یُس ہسا ڈِسٹرکٹ بارامولہٕچ کَتھ أسۍ اَگر کَرو ییٚتہِ اَگر کانہہ خاندر چھِ کران سُہ ہسا چھِ وریاہ دوٗم دام سان خاندر کران تِکیازِ یُس ہسا سون ڈِسٹرکٹ بارامولہہ چھُ یَتھ منٛز ہسا چھِ یَتھ منٛز ہسا چھُ گۄڈٕنیتھ فیشَن ٹرینڈ وینڈ یہِ یہِ ہسا چھِ ییٚتہِ زَبردست پٲٹھۍ پالنہٕ یِوان گۄڈٕنیتھ اَگر ییٚتہِ کٲنسہِ خاندر آسہِ ییٚتہِ ہسا چھِ پیوان زٕ دۄہ ژور دۄہ برونہہ تٔمۍ سٔندِس مَکانَس سُہ ڈیکوریشَن ویکوریشَن کَرٕنۍ تَمہِ پَتہٕ کیاہ چھُ آسان تمہِ پَتہٕ چھُ اَتھ آسان ٹینٹ وینٹ باظٲبطہٕ لَگٲوِتھ یُتھ ہسا باقین باسہِ اَتہِ ہسا چھُ کُنہِ تَقریٖب ہُند محفِل چھِ اَتہِ دوٚیِم کیاہ چھُ آسان بیٚیہِ ہسا چھُ ییٚتہِ یُس ہسا کٔشیٖر ہُند مطلب کہِ ساروی کھۄتہٕ مَشہوٗر وازوان چھُ سُہ وازوان ہسا چھُ ییٚتہِ آسان تَقریٖبَن سَتَن دۄہَن یوتام ہسا أکِس خاندر وٲلِس خاندر وول چھُ ییٚتیُک پھِرسال تہِ مۄکلاوان توتام ہسا چھُ آسان سُہ وازوان چَلان بیٚیہِ ہسا چھِ ییٚتہِ آسان گۄڈٕنیتھ اَگر أسۍ وٕچھو کوٚم یہِ روسوٗماتھ چھِ یِوان ییٚتہِ مَناونہٕ گۄڈٕنیتھ اَگر أسۍ وٕچھو مٲنزۍ راتھ چھِ آسان مٲنزۍ رٲژ پٮ۪ٹھ چھِ مَہرازَس یا مَہرنہِ أسۍ مٲنز لاگان دوٚیِم چھُ آسان دوٚیِم دوٚیِم چھُ أسۍ تَمہِ خٲطرٕ قرآن پَران گۄڈٕنیتھ ییٚلہِ أسۍ سُہ مٲنز لاگٕنۍ شُروع چھِ کران تَمہِ خٲطرٕ چھِ أسۍ اکھ تَقریٖب اکھ رَسٕم مَناوان سۄ ہسا چھےٚ نہٕ رَسٕم کیٚنہہ سُہ ہسا چھِ اکھ عبادتھا یِوان ماننہٕ تَمہِ خٲطرٕ چھِ أسۍ باضٲبطہٕ کانہہ آسان جان نیک اِنسان یُس آسہِ سُہ ہسا چھُ تَمہِ خٲطرٕ گۄڈٕ قرآن پَران قرآن پَرنہٕ پَتہٕ ہسا چھِ اکھ سَدقہٕ أسۍ کیک یاہ پیسٹری تھاوان پَتہٕ ہسا چھِ آسان سۄ مہراز آسہِ یا مہرِن پَتہٕ ہسا چھِ آسان سۄ ژَٹٕنۍ تَمہِ پوٚتُس ہسا چھُ اَگر مہرازٕ آسہِ تیٚلہِ ہسا چھِ أسۍ وَنان شَرط چھِ أسۍ ہسا چھِ مہرازَس کھۄر پٔٹھراوان مَس شیران نَم تُلان کیاہ تام کران سُہ تہِ ہسا چھُ اَمے وِزِ یِوان کرنہٕ ییٚمہِ وِزِ أمِس مہرازَس مٲنز چھِ آسان لاگٕنۍ تریٚیِم چیٖز پَتہٕ ہسا چھ أسۍ ژوٗرمِس چیٖزَس پٮ۪ٹھ أمِس مہرازَس مٲنز لاگان یا بیٚیہِ أمِس مَہرنہِ تہِ مٲنز لاگان تَمہِ پَتہٕ کیاہ چھِ کران تَمہِ پَتہٕ ہسا چھِ أسۍ رٔہی چھِ وَنان ہُر چھِ وَنان نٔٹۍ چھِ وایان سارَن چھِ وایان مطلب یہِ تَمہِ وِز ایویلِبٔل آسہِ أمِس خاندر وٲلۍ سٔندِس گرَس منٛز تِم تِم ہسا چھِ تِم اِنسٹروٗمینٹٔ تِم میوٗزِکَل اِنسٹروٗمینٹ ہسا چھِ سٲری یِوان مٲننہٕ تَمہِ پَتہٕ کیاہ چھُ کران تَمہِ پَتہٕ ہسا چھِ باضٲبطہٕ یِمن گیوَن والین سالمن چاے دِوان تِکیازِ اَمہِ بروٚنٛہہ یہِ گیونہٕ برونہٕے ہسا چھُ آسان چھُ بَتہٕ کھیوٚمُت تَمہِ پَتہٕ ہسا چھِ أسۍ چاے دِوان تَمہِ وِزِ یا چھُ آسان رٲژ ہنز باہ بَجیٚمژٕ نہ تہٕ چھِ آسان رٲژ ہنز ساڑٕ باہ بَجیٚمژٕ بیٚیہِ ہسا چھِ پَتہٕ صبحَن أسۍ کران کٲم صبحن ہسا چھِ اَسَن آسان دوٗر دوٗر تَک یُس ہسا سون رِشتہٕ چھُ آسان رِشتہٕ چھُ آسان ہِمساے چھِ آسان دوس چھِ آسان تِم ہسا چھِ اَسہِ آسان اَتھ خاندرَس منٛز سٲری شٲمِل کٔرمٕتۍ تِکیازِ اَسہِ ہسا چھُ آسان تِہِندِ موٗجوٗب باضٲبطہٕ اکھ کھٮ۪ن چینُک اکھ اِنتِظام کوٚرمُت یَتھ کھٮ۪ن چٮ۪نَس منٛز تِمن أسۍ واز وازوان دِوان چھِ وازوانَس منٛز چھِ أسۍ تِمن دِوان میتھٕ چھِ دِوان کَباب چھِ دِوان رِستہٕ چھِ دِوان آبہٕ گوش چھِ دِوان یَخٔنۍ چھِ دِوان مطلب کہِ پوٗرٕ یہِ وازوانَس منٛز بَنیومُت چھُ آسان تی تہِ ہسا چھِ أسۍ تِمن سورُے دِوان تَمہِ پَتہٕ کیاہ چھِ کران تَمہِ پَتہٕ ہسا چھِ أسۍ پَتہٕ مَہراز گژھان مَہرنہِ ہُند یُس ہسا مَہراز چھُ آسان تٔمِس سۭتۍ ہسا چھِ أسۍ تقریٖبَن ژَتجی یا پَنژاہ نَفر سۭتۍ گژھان تَتہِ تہِ ہسا چھِ آسان یِتھَے پٲٹھۍ یِمن پَژھین اَسہِ یِتھ پٲٹھۍ دیُت بَتہٕ تہٕ تِم پٔژھۍ ہسا چھِ أڑۍ پَتہٕ ٲسۍ تور تہِ نِوان مَہرنہِ ہُند تہِ تتہِ تہِ ہسا چھِ أسۍ تِمن سُہ تِتھَے پٲٹھۍ کھٮ۪ن چٮ۪ن دِوان یِتھ پٲٹھۍ تِمو سانہِ گرِ چھُ آسان کھیوٚمُت بحرحال یُس ہسا کٔشیٖر ہُند خاندر چھُ یہِ ہسا چھُ بَڑٕ زَبردست پٲٹھۍ یِوان مَناونہٕ تِکیازِ یَتھ منٛز ہسا چھِ واریاہ وازوان چھُ آسان باقٕے کامہِ تہِ چھِ یَتھ منٛز گژھان